اسلامُ علیکُم بہٕ حظ چھَس آمِنا اشرف بانٛڈی پورہ پٮ۪ٹھ تہٕ یُس حظ تۄہہِ ووٚن چھِ ڈِسکرٛیب اے یوٗنی یوٗنیٖک اٮ۪کٕسپیٖریَنٕس یوٗ ہیڈ یُس حظ سون یہِ بانڈی پورہ چھُ ییٚتہِ حظ چھِ واریاہ زیادٕ ٹیورِسٹَن ہٕنٛز جاے تہٕ اَگر حظ أسۍ اَگر وٕچھو أسۍ ییٚتہِ ییٚتہِ حظ چھِ خاص کَر یُس أسۍ وَنان چھِ یوٗنِک چھِ سُہ حظ چھِ ییٚتہِ گُریز ویلی حظ چھِ تَتہِ حظ چھِ واریاہ زیادٕ اَصٕل مَزٕ آسان واریاہ زیادٕ اَصٕل اٮ۪نجایمٮ۪نٹ یِوان کرنہٕ عٲش یِوان کرنہٕ عٲش یِوان کرنہٕ تَتہِ تَتہِ حظ چھِ واریاہ زیادٕ تور حظ چھِ واریاہ زیادٕ ٹیوٗرِسٹ گَژھان آز مگر یُس حظ یہِ چھُ گُریز ویلی تَتہِ حظ چھُ واریاہ زیادٕ ٹھَنڈی آسان رٮ۪تہٕ کالہِ تہِ چھُ آسان تہٕ وَنٛدَس تہِ چھِ آسان تَتہِ حظ چھِ رٮ۪تہٕ کالہِ یُس حظ اَسہِ ییٚتہِ ہَردَس منٛز چھُ موسم آسان سُہ حظ چھِ تَتہِ رٮ۪تہٕ کالہِ آسان یُس حظ گُریس ویلی چھِ تَتہِ حظ چھُنہٕ زیادٕ گرم آسان کِہیٖنۍ تہِ نہٕ بیٚیہِ حظ چھِ تَتِس پیور ہوا آسان صاف ہوا آسان صاف آب آسان تَتیُک ہر کانٛہہ چیٖز حظ چھِ صاف آسان یُس حظ گُریز ویلی چھِ تَتہِ حظ چھِنہٕ أسۍ اَسہِ ہی مطلب لُکھ تَتہِ حظ چھِ بَدل لُکھ تَتہِ حظ چھِ بٔکٕر بٔکٕروار روزان بیٚیہِ حظ چھِ تَتہِ گُجر روزان زیادٕ تَر تہٕ تور حظ چھِ واریاہ زیادٕ ٹیوٗرِسٹ گژھان تور چھِ یِوان نٮ۪برٕ نٮ۪برٕ پٮ۪ٹھ ٹیوٗرِسٹ تِم حظ تور گژھان چھِ تہٕ بیٚیہِ حظ یُس گُریز ویلی چھِ تَتہِ حظ چھِ صاف آب تَتہِ حظ چھِ حبا خاتوٗن اَکھ دٔریاو حبا خاتوٗن ناگ حظ چھِ حبا خاتوٗن پہاڑ حظ چھِ تَتہِ حظ چھِ واریاہ واریاہ جاے وَ وَ اَگر أسۍ کَتھ حظ کَرو یُس حظ گُریز ویلی چھُ سُہ حظ چھُ اکھ باڈرَس پٮ۪ٹھ سُہ جاے سُہ حظ چھُ لَگ بگ بانڈی پورہ پٮ۪ٹھ ڈۄڈ ہَتھ کِلوٗمیٖٹَر دوٗر بوٗزنہٕ کِنۍ حظ چھِ یِہے مےٚ باسان ڈۄڈ ہَتھ کِلہٕ بہٕ نہ حظ چھَس نہٕ پانہٕ گٔمٕژ کِہیٖنۍ اَلبتہ مےٚ حظ چھِ تَتھ متعلق مےٚ چھُ تَتھ متعلِق بوٗزمُت کہِ تَتہِ چھُ واریاہ زیادٕ سُہ چھُ آوُٹ سایڈ سٲنِس یہِ بانڈی پورہَس مطلب اَوُٹ سایڈٕ دوٗر کُنَتھ بانٛڈی پورہ نِش مَگر ڈِسٹِک چھُ تَتھ یِوان بانٛڈی پورہے یُس حظ یہِ جاے چھِ اَتہِ حظ چھِ واریاہ زیادٕ اَتہِ حظ چھِنہٕ زیادٕ یہِ زیادٕ اَیر پولیوٗشَن کِہیٖنۍ اَتہِ حظ چھِنہٕ اَیَر پلیوٗشَن کِہیٖنۍ اَتہِ حظ چھِنہٕ واٹَر پولیوٗشَن کِہیٖنۍ اَتہِ حظ چھِنہٕ نویِز پولیوٗشَن کِہیٖنۍ شور نَہ حظ چھِ آب نہٕ حظ چھِ آب چھِ اَتیُک صاف ہَوا چھُ اَتیُک صاف بیٚیہِ حظ چھِ اَتہِ زیادٕ سَبزار آسان اَتہِ حظ چھِ واریاہ زیادٕ ٹیوٗرِسٹ گژھان تور تَتہِ حظ چھِ واریاہ زیادٕ مَزٕ آسان تہٕ یِم حظ تَتِکۍ لُکھ چھِ تِم حظ چھِ اَسہِ سانہِ چھِ واریاہ زیادٕ ڈِفرَنٹ آسان تَتہِ حظ چھُ واریاہ زیادٕ یُس تَتہِ کھٮ۪ن چٮ۪ن چھُ سُہ حظ چھِ سہ حظ چھِ سانہِ نِش تہِ ڈِفرَنٹ واریاہ زیادٕ سُہ حظ چھُ اَکھ یوٗنیٖک جاے تَتیُک یِم پہاڑ چھِ تم حظ چھِ ڈِفرَنٹ واریاہ زیادٕ یور کیو پہاڑو نِش یِم حظ تَتیُک پہاڑ چھِ تمَن حظ چھِنہٕ زیادٕ کُلۍ آسان کِہیٖنۍ تہِ نہٕ تہٕ یُس حظ تَتِکۍ یِم چھِ مطلب کُلۍ کٔٹۍ چھِ تم حظ چھِ ییٚتہِ نِش ڈِفرَنٹ تَتہِ حظ چھِ بیٚیہِ تَتہِ چھِ تھوڑا بہت تاپھ کران پَتہٕ چھِ تَتہِ کران جلدی تَتہِ حظ چھِ جلدی تۭر کَران یہِ کہِ اگر آز گَژھو تَتہِ حظ آسہِ واریاہ زیادٕ تۭر وَ اَگر أسۍ وٕچھو گُریسَس کُن تہٕ یُس حظ گُریش چھُ سُہ حظ چھُ یُس حظ تٔمِچ وَتھ چھِ سُہ حظ چھِ وَنٛدَس آسان بنٛد یُس حظ گُریس ویلی چھِ سُہ چھِ پہٲڑی علاقہٕ سُہ چھُ بالڈَر ایریا تہٕ تَہ مطلب باڈَر ایریا کیٛاہ چھِ پاکِستانَس چھُ پٲکِستان تمہِ ہمہِ سایڈٕ یِوان تور چھِ لُکھ گژھان باڈرَس پٮ۪ٹھ تہٕ تَتہِ تَپٲرۍ چھِ نیٖلَم ویلی تہٕ وَسان تَتیُک باڈَر چھُ تَتہِ حظ چھِ واریاہ زیادٕ مَزٕ تہٕ یِم منٛز لُکھ چھِ تمَن چھِ تور گژھان اٮ۪نجایمٮ۪نٹ کَرنہٕ موٗجوٗب کیٛازِکہِ سۄ چھِ واریاہ زیادٕ اَصٕل جاے تہٕ یِم حظ سٲنۍ کٔشیٖر ہِندۍ لُکھ تم تہِ چھِ گژھان تہٕ بیٚیہِ چھِ تِم ونۍ نیٚبرِ پٮ۪ٹھن لُکھ کیٛازِ کہِ جایہِ ٲس نہٕ تیٖژاہ مَشہوٗر کِہینۍ تہِ نہٕ وٕ چھِ واریاہ زیادٕ مَشوٗر گٔمٕژ گُریز ویلی تہٕ اَگر أسۍ حظ گُریزَس منٛز گژھو گُریز منٛز حظ چھِ اَگر أسۍ آز گژھو آز حظ چھِ ہر تَتہِ حظ اَسہِ واریاہ زیادٕ تۭر تہٕ یُس حظ گُریسٕچ وَتھ چھِ سُہ حظ چھِنہٕ آسان ؤری کِس ؤریَس یَلہٕ کِہیٖنۍ سُہ حظ چھِ آسان واریاہَس ٹایمَس بنٛد تہٕ کیٛازِ یُس حظ تَمیُک یُس حظ تَتیُک شیٖن چھُ سۄ حظ چھِ واریاہ زیادٕ تھوٚد پٮ۪وان تَوَے چھِ تَہِ پرابلِم گژھان تور گژھنَس منٛز تَتہِ حظ چھُ واریاہ زیادٕ شیٖن پٮ۪وان تہٕ تور حظ چھِنہٕ وَنٛدَس آسان وَتھ یَل کِہیٖنۍ ییٚمِس حظ بہٕ گژھُن آس تٔمِس حظ تٔمِس حظ چھِ پٮ۪وان باے ایَر گژھُن تہٕ بانٛڈی پورہ پٮ۪ٹھ حظ چھِ پتہٕ نیران باے ایر تور تانۍ ییٚمِس حظ بیٚیہِ زیادٕ مَجبوٗری آسہِ تٔمِسٕے چھِ تراو تور یا کانٛہہ اَسہِ ڈیوٹی تور تیٚلہِ چھِ تٔمِس تراوان تور ہُتھ کٔنۍ چھِنہٕ تراوان عام کِہیٖنۍ تہِ نہٕ أمِس کیٛاہ مَجبوٗری آسہِ تہٕ یُس حظ تَمیُک روڈ چھِ سُہ حظ چھِ گژھان مے یَس منٛز ییَلہٕ کیٛاز کہِ تَتھ حظ چھُ واریاہ زیادٕ شیٖن آسان تَتھ حظ چھِ پَتہٕ پٮ۪وان تَتھ حظ چھِ گورمینٹ پَتہٕ لاگان تم بلڈوزر لاگان بیٚیہِ تمِ مِشیٖن وِشیٖن لاگان تہٕ اَد حظ چھِ تَتھ ییلہِ گژھان سُہ تہٕ یُس حظ یِہوے حظ چھِ سٲنۍ مطلب یُس یوٗنیٖک یہِ چھِ یا مانَسبَلا چھِ ییٚتہِ مانَسبَلا چھِ واریاہ زیادٕ مز مانَسبَلا چھِ تَتہِ حظ چھِ یہِ کہِ یہِ مانَسبَلا چھِ جھیل تہٕ یہِ چھُ واریاہ زیادٕ مَزٕ یا اَسہِ حظ چھِ وَ وَلُر وٮ۪نٹیج وَلر وٮ۪نٹیج تَتہِ چھِ واریاہ زیادٕ مَزٕ آسان تَتہِ چھِ واریاہ زیادٕ ٹیوٗرِسٹ یِوان مانَسبل تَتہِ چھِ واریاہ زیادٕ ٹیوٗرِسٹ یِوان یِمے جایے چھِ حظ ییٚتہِ اَسہِ بانڈی پور ڈِسٹرٛک بانٛڈی پورَس مَنٛز یوٗنیٖک